میٲنۍ پسنٛدیٖدہ کھیل چھِ کرکٹ تِکیٛازِ کرکٹ چھِ سٲنِس مُلکس منٛز سٮ۪ٹھاہ مشہوٗر کرکٹ چھِ مےٚ امہِ مۄکھہٕ پسنٛد تِکیٛازِ کرکٹ گِنٛدنہٕ سۭتۍ چھُ انسان سٮ۪ٹھاہ تندروست روزان تہٕ بیٚیہِ چھُ کرکٹ گِنٛدنہٕ سۭتۍ سٲنِس جسمٕکٮ۪ن تانن واش نیران بیٚیہِ چھُ مےٚ کرکٹ امہِ مۄکھٕ پسنٛد تِکیٛازِ میون یُس پسنٛدیٖدہ کھلٲڑۍ چھُ سُہ چھُ وِراٹھ کولی وِراٹھ کولی تہِ چھُ کرکٹ گِنٛدان وۄنۍ چھُس بہٕ تٔمۍ سٕنٛدے نقشہِ قدم پٮ۪ٹھ پکان تہٕ کرکٹس منٛز پنُن مستقبِل یژھان بناوُن بہٕ چھُس بیٚیہِ امہِ علاوٕ پنٕنٮ۪ن دوستن ہمیشہ یہِ آسان ونان کہِ کرکٹ گِنٛدیِو کیٛازِ کہِ کرکٹ سۭتۍ چھُ واریاہ فٲیدٕ انسان چھُ ہمیشہ غلط کامیو نِش دوٗر روزان کرکٹس چھِ بےٚ شُمار فٲیدٕ یُس کرکٹس یا بدل کُنہِ گیمہِ کُن مُلوس روزِ تٔمۍ سُنٛد مُستقبِل چھُ ہمیشہ مطلب تٔمۍ سُنٛد مُستقبِل چھُ ہمیشہ ٹھیٖک روزان بیٚیہِ چھ کرکٹ مٲلی تہِ فٲیدٕ دِوان تہٕ جٲنی تہِ